اکھ زٕ کُلۍ لاگو کُنہِ چیٖزٕکۍ پَتہٕ چھِ أسۍ تَمیُک بیول کَڑان تھاوان بیلِس خٲطرٕ اگر أسۍ پانٛژھ شےٚ استعمال تہِ کَرو اکھ زٕ تھاوو بیلِس خٲطرٕ پَگاہ یُس سُہ بیول آسہِ آسان اصٕل پَنٛنی گَریُک بیول چھِ آسان زَبَردَست أسۍ چھِ سُے بیول رُوان بیٚیہِ پگاہ یُتھُے کَرو بیٚیہِ تَمیُک اِستعمال اوٚڑ تھاوو بیٛٲلِس خٲطرٕ چھَکوَس کھاد گُہہ مۄچَر یِتھَے کٔنۍ چھِ أسۍ یِمَے یِمَے چیٖز یُتھ سُہ اَصۭل فَصٕل دی پَتہٕ آیِندٕ ہٮ۪کو پَتہٕ بیول تہِ روزِ زَبردَست اَکھ روزَن یِم اگر اگر أسۍ زمیٖن تھاوو یِتھَے کٔنۍ آوُر اَکھ أکۍ سیٖزَن تھاوو اَکھ فصٕل بیٚکِس سیٖزنَس منٛز لاگو بیٛاکھ فصل یِتھَے کٔنۍ چھِنہٕ زٔمیٖن تہِ گژھان خراب کِہیٖنۍ نَہ چھِ گژھان یِتھ کٔنۍ زمیٖنٕے وٲران یِمَے چیٖز کٔرۍ کٔرۍ کٔرۍ کٔرۍ چھِ مےٚ فَصل تہِ بَڑان اَصٕل پٲٹھۍ مٮ۪ٹر چھِ کَران اَکھ یہِ اَگر یہِ آب واب بیٚیہِ بیول بیول گژھ اَصٕل آسُن بیٚیہِ آب وقتَس پٮ۪ٹھ کھاد مۄچر گُہہ بیٚیہِ جانوَر گژھَن نہٕ مَتٕنۍ کیٚنٛہہ یِمَن یِتھَے کٔنۍ یِتھَے کٔنۍ